آ ہیٚلو اسلامُ علیکُم یوٗسف منظوٗر چھِو حظ

بہٕ حظ چھُس یہِ تجمُل اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ تُہۍ چھِوٕ حظ یِم یِم بکٕروال وکٕروال کٕنان چھِو نہَ حظ یِم بکٕروال

اَسہِ حظ اوس ییٚتہِ گرِ خانٛدر مےٚ اوس مےٚ اوس یہِ بٲیس گر خانٛدر اَسہِ ٲسۍ یِم بکرٕ کیٚنٛہہ ضروٗرت تتھ مطلب خانٛدرس خٲطرٕ تہٕ وۄنۍ ؤنۍتو مےٚ مےٚ کٔہۍ بنَن تہٕ ریٹھا کیٛاہ چھِ اَز اَسہِ حظ گژھِ مان ژٕ کَٹہٕ بَر تہٕ بیٚیہِ ما نِمو وُِچھو ژھاوٕلۍ اَکھ زٕ تہِ ما نِمو مان ژٕ کٹھ تھاو حظ ژٕ کٹھ تھاو ژٕ لگ بگ اَرداہ کُنوہ حظ تھاو ژٕ کَٹھ بیٚیہِ تھاو حظ ژھاوٕلۍ مان ژٕ پانٛژھ شےٚ تام تُہۍ ؤنۍتو مےٚ گۄڈٕ بہٕ نِمہٕ یہِ کیٛاہ اَسہِ چھُ خانٛدر پانٛژھِ شیٚہِ دۄہۍ تہٕ بہٕ وُِچھٕ بہٕ نِمہٕ تُہۍ ؤنۍتو مےٚ ریٹھاہ کیٛاہ یِمن کٹھنٕے یِمن یِمن کَٹھن آ نہَ حظ

مطلب یہِ مطلب کَٹھ کٔہۍ مطلب اَچھا یِم گژھان وقتن مطلب توتہِ حظ ریٹھاہ گَژھِ نا وۅنۍ کم مطلب

اَچھا یِم اَہَن حظ آ اَز حظ چھُ تاونُک مےٚ مےٚ حظ چھُ مےٚ حظ چھُ پتاہ اَز چھُ تاون اَچھا یِم ژھاوٕلۍ کٔہۍ چھِ کیٚاہ گَژھان اَچھا اَچھا اَچھا مطلب مےٚ گٔژھۍ آسٕنۍ مگر مےٚ حظ مطلب بہٕ یِمہٕ دۄیہِ ترٛےٚ دۅہۍ اور مےٚ گٔژھۍ آسٕنۍ مگر سٲلِم تیار مطلب یہِ مےٚ گوٚژھ نہٕ پٮ۪ون پیٛارُن ویٛارُن کیٛازِ مےٚ چھِ یِمے زٕ ژور دۄہ یِم خانٛدرس چلو اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ حظ یِمے بہٕ اوٗری أتی ٹھیٖک چھُ نہٕ حظ چلو ٹھیٖک اَدٕ حظ بیٚہہ حظ تیٚلہِ خۄدایَس حوال بہٕ یِمو تیٚلہِ اوٗری أتی کَرو کتھ